آٹ اَتہِ چھِ کینٛہہ پَلو یِم چھِ پھٮ۪رن بیٚیہِ چھِ ییٚتہِ لاگَن زیادٕ تَر مُرِدار یَزار مُرِدار یَزار فِراک یَزار لاگَن یورٕ واریاہ کٔشیٖرِ منٛز کٔشیٖرِ منٛز چھِ بیٚیہِ آٹ کانٛگٕر کَلچَر کانٛگٕر وازٕوان کَلچَر بیٚیہِ ترٛیٚیِمٕے کرٛافٹ آٹٕس ییٚتہِ چھِ زیادٕ کانٛگرٕ بیترِ وَغیرہ کانٮ۪ن ہِنٛزٕ یِم لٔکرِ ہِنٛدۍ چیٖز بَناوان تہٕ یِمَے چھِ ییٚتہِ آٹٕس